یُتھُے بہٕ ٹماٹر رَنان چھَس یا کانٛہہ تہِ کینٛہہ تہِ چیٖز رَنان چھَس بہٕ چھَس واریاہ چیٖز استعمال کَران یُتھُے بہٕ رُوانٛگَن رَنہٕ بہٕ چھَس تَتھ ترٛاوان رۄہَن مرژٕوانٛگَن لیٚدٔر نوٗن رۄہَن ترٛاوان سُہ موٚٹ موٚٹ زامُت دۄد تھوڑا بَس دِوان تٔلیُن اَصٕل پٲٹھۍ یٔمۍ کِنۍ سُہ واریاہ اَصٕل چھِ گژھان